اگر أسۍ ایٚجوکیشنَل سِسٹَمٕچ کَتھ کَرو اِنڈیا ہَس منٛز تہٕ ایٚجوکیشنَل سِسٹَم یُس چھُ مےٚ چھُ باسان سُہ چھُ واریاہ سٹرٛیٚسفُل ٲں صُبحٲے چھُ سکوٗل گژھان سِٹارٹ دَہ بَجے ٲں شام کیٚن ژورَن بَجیٚن تانۍ تَتھ منٛز چھُ تہِ چھِ آسان تِمَن کَنٹِنِو لگ بھگ ٲں سَتھ ٲٹھ کٔلاسِز ٲں اِنٛگلِش اُردوٗ میتھ ساینٛس جیٛوگرٛافی ہِسٹرٛی ماڈَل ساینٛس مےٚ چھُ باسان پٔرسنٔلی کہِ یِم بَچہِ چھِ ٲں تِمَن چھُ واریاہ زیادٕ پرٛیٚشَر یِوان کَرنہٕ گھرِ گۄڈٕ چھُ آسان تِمَن سکوٗلَس منٛز ٲں دَہ ٹُو ژور پَرُن تَمہِ پَتہٕ چھُ تِمَن سکوٗل پٮ۪ٹھ گھرٕ نیران گھرِ تہِ ٲں چھُ آسان تِمَن واریاہ زیادٕ سٹرٛیٚس ہوم ؤرکہِ ہُنٛد یہِ چھُ مےٚ باسان بَچیٚن سۭتۍ واریاہ زیادٕ ظلم یُس کہِ اکھ اصٕل ایٚجوکیشن سِسٹَمَس منٛز مےٚ چھُنہٕ باسان یہِ چھُ اکھ اصٕل ٲں چیٖز کیٛونٛکہِ بَچہِ چھِ واریاہ سِٹرٛیٚس گژھان مے اگر بہٕ وَنہٕ پَنٕنۍ کَتھ مےٚ چھُ باسان بَچیٚن گژھہِ اگر پانٛژھ گھٲنٛٹہٕ سکوٗل چھِ ڑھاے گھٲنٛٹہٕ گژھہِ بَچیٚن کٔلاسِز آسُن ڑھاے گھٲنٛٹہٕ گژھیٚن آسٕنۍ گیمٕز گیمزَن منٛز گژھیٚن آسٕنۍ تِمَن الگ الگ سِکلٕز گژھیٚن تِمَن ہیٚچھناوٕنۍ کیٛازکہِ اَزیٛک یُس زَمانہٕ چھُ تَتھ منٛز سِکلٕز چھِ واریاہ زیادٕ اِمپارٹیٚنٛٹ ایٚجوکیشَن یۄس بیسِک ایٚجوکیشَن چھِ سۄ چھِ ضروٗری مگر سِکلٕز تہِ چھِ واریاہ زیادٕ ضروٗری مگر ییٚتِچ اگر أسۍ کَتھ کَرو ییٚتہِ چھُ سُہ رَٹا سِسٹَم ییٚتہِ چھُ بَچیٚس پیٚوان یاد کَرُن سٹرٛیٚسَس منٛز سُہ چھُنہٕ ایٚنجوٛاے کَران پَنٕنۍ پَڑھٲے کیٚنٛہہ اگر زٕ تٔمِس اَ زٕ کٕلاس چاہے اِنٛگلِش چھُس اردوٗ چھُس میتھ چھُس تٔمِس گژھیٚن زٕ ترٛےٚ کٔلاس گیمزَن ہنٛدۍ تہِ آسٕنۍ گیمزَن منٛز گژھہِ تِمَن الگ الگ سِکلٕز ہیٚچھناوٕنۍ تاکہِ تٔمۍ سٕنٛز اوٚوَرآل پٔرسٔنیلٹی یۄس چھِ سۄ گژھہِ واریاہ زیادٕ ڈیٚولَپ ٲں حالانٛکہِ مےٚ وُچھ ییٚتہِ سٲنِس اِنڈیا ہَس منٛز ییٚتہِ چھُ مین فوکَس یِوان کَرنہٕ اۭں بَچہٕ بَچیٚس چھُ یِوان وَننہٕ یہِ کٔرۍ زِ یاد یہِ کٔرۍ زِ میٚمورایز تٔمِس چھُنہٕ سُہ ٲں پرٛیٚکٹِکٕل یُس چھُ آسان پرٛیٚکٹِکٕل چیٖز چھُنہٕ سُہ ٲں ایٚکٕسپیٖریَنٕس کَران کیٚنٛہہ ییٚمہِ کِنۍ کہِ پَگاہ ییٚلہِ سُہ بوٚڑ چھُ گَژھان تٔمِس چھِ واریاہ زیادٕ پرٛابلِمٕز گژھان بیٚیہِ چھُ مےٚ باسان ییٚلیٚے بَچہِ اَکھ ٲں میٚنٹَل ہیٚلٕتھ یُس تٔمۍ سُنٛد یُس چھُ ییٚلہِ اَصلِس کَنڈِشَن منٛز سُہ آسہِ ییٚلہِ سُہ پرٛیٚشَرایِز آسہِ نہٕ سکوٗل کہِ طرفہٕ پیرَنٛٹسو طرفہٕ تیٚلے ہیٚکہِ سُہ پَگاہ اصٕل کٲم کٔرِتھ